اَسَلامُ علیکُم اَسَلامُ علیکُم عادِل احمد بٹٚ چھُو حظ اوٗنَر آ آ یتیٚتھ اوس زٔمیٖن آ زٔمیٖن حظ بَنہِ

خریٖدار چھِ بَنان اَصٕل ییٚتہِ واریاہ تہٕ تُہۍ ؤنِو سا اَتھ کیٛاہ ریٚٹاہ ویٚٹاہ چھِو وَنان اورٕ کُنتَرٕہ لچھ حظ دِوان یُس یہِ وُنکیٚن چھُنہٕ حظ یُس یہِ زٔمیٖن چھُنہٕ حظ ہیوٚن سُہ چھُ مےٚ رِشتہٕ دٲری حظ تٔمِس تٔمِس کٔرِو اوٗرٕ یوٗرٕ کینٛژھا

آ خۅش حظ گَژھِ کٔرِو حظ کیٚنٛہہ کنسیٚشناہ ونسیٚشناہ اَصٕل پَہم دۅیہِ ترٕٛہ لچھ گژھِ حظ وۅنۍ آ سُہ حظ سوزَن بہٕ تیٚلہِ اَکہِ دۅیہِ دۅہۍ تہٕ تُہۍ کٔرِو میٛانہِ موٗجوٗب کٔرۍہوٗس حظ کیٚنٛژھا بیٚیہِ کیٚںٛژھا سُہ چھُ بِچارٕ غَریٖب پہمٕے آ کٔرِو اَہَن حظ آ صُبَحس صُبحَس حظ چھِ تٔمِس تھوڑا بُہت کٲم تہٕ کٲلۍ کیٚتھ حظ یِیہِ سُہ کٲلۍکیٚتھ حظ یِمو دَہ بَجے حظ یِمو دَہ بَجے حظ أسۍ أسۍ حظ واتو سٲرِی مَکانَس پیٚٹھ گۅڈٕنیٚتھ حظ چھِو تُہٕنٛدِس مَکانَس پیٚٹھ پَتہٕ حظ بیٚہمو تَتی پَتہٕ حظ دِمو پَتہٕ نَظراہ وَظراہ اَتھ زٔمیٖنَس ؤمیٖنس آ آ مےٚ حظ چھُ وُچھمُت آ آ مےٚ حظ چھُ وُچھمُت سُہ حظ چھُ اَصٕل پٲٹھۍ گٔنٛڈِتھ ؤنٚڈِتھ سورُے کیٚنٛہہ چھُس مےٚ چھُ وُچھمُت سُہ اَچھا کاکد واکد چھِس سورُے کیٚنٛہہ فِٹ اَتھ اَچھا کاغذ واغذ چھا تَتھ سأرِی فِٹ وِٹ اَچھا تَتھ سٍتۍ ما چھُ کیٚنٛہہ لَڑٲے وَڑٲے ما چھِ کٲنٛسہِ سٍتۍ کیٚنٛہہ اپٲرۍ اَتھ زٔمیٖنَس پیٚٹھ وَتہِ چھِ اَتہِ درٛالہٕ والہٕ گی آ پَتہٕ حظ گٔیَس نہٕ پرٛابلِم گٔژھِنۍ کیٚنٛہہ سُہ چھُ یوٗر حظ رِلیٚٹوٗ آ پَتہٕ حظ گژھِ نہٕ پَگاہ آسُن کِہیٖنٛۍ حظ پَگاہ آسُن کانٛہہ تہِ ڈِسپوٗٹ حظ گژھِ نہٕ پَگاہ گژھُن کیٚنٛہہ حظ آ چاے حظ گژھِ سُے آسُن یُس تۅہہِ اَصٕل پٲٹھۍ زٔمیٖن وَمیٖن دِیو تہٕ تُہٕنٛز چاے یِکہِ اَدٕ کیٛاہ حظ تیٚلہِ حظ ہیٚمو أسۍ سلام